دۄن ژورَن ویٖڈیو گیمَن ہُنٛد چھُ مےٚ ناو پَتاہ یَتھ منٛز حظ فرٛی فایر چھُ یِوان یَتھ منٛز کار کرٛیش چھُ یِوان یا یَتھ منٛز پَب جی یِوان چھِ اَمہِ منٛز حظ چھِ مےٚ اَکہِ دۄیہِ لَٹہِ گِنٛدٕمٕژ یہِ کار کرٛیش زیادٕ کھۄتہٕ زیادٕ آسہِ مےٚ گِنٛدٕمٕژ یہِ پانٛژَن پٮ۪ٹھ شٮ۪ن دۄہَن تہٕ باقٕے پَب جی یا یہِ حظ یہِ فرٛی فایر یِم چھِ نہٕ مےٚ نہ زانٛہہ فونَس منٛز اِنَسٹالٕے کَرِمَژٕ تہٕ نہَ چھُم کانٛہہ شوق گِنٛدنُک حظ